سٲنِس عَلاقَس منٛز یُس ساروی کھۄتہٕ مَشہوٗر نِٹِنٛگ پُہن چھُ سُہ چھُ مٔسۍ وَنان مٔسۍ یُس وَنان چھِ أسۍ وَنٛدَس منٛز سُہ چھِ أسۍ بَناوان تَمیُک پٮ۪ٹھ تَتھ چھِ أسۍ واریاہ مُختلِف ڈِزاِین دِوان واریاہ تِم یِم نَقشہٕ وَقشہٕ دِوان مےٚ تہِ چھِ پانہٕ تہِ کٔرمٕژ کوٗشِش وَننہٕ خٲطرٕ بہٕ چھَس بٔنیان تہِ وَنان بیٚیہِ چھَس بہٕ تِم مٔسۍ ؤسۍ وَنان